اگر بہٕ گۄڈٕنیُک یُس مےٚ پرٛوڈَکٹ مٔلۍ اوٚن تمِچ کَتھ کَرٕ سُہ ہسا چھُ مےٚ اوٚنمُت کیاہ چھِ اَتھ وَنان لیپٹاپ آز برونٛہہ کیاہ چھِ اتھ وَنان دَہ ؤری سُہ لیپٹاپ اوس کیاہ چھِ اتھ وَنان ڈٮ۪ل فور اگر بہٕ تمِچ کَتھ کَرٕ تَتھ سۭتۍ چھِ مےٚ پازٹِو اٮ۪کٕسپیٖرینٕس یہِ کہِ مطلب کیاہ چھِ اتھ وَنان سُہ اوس مےٚ بَڑٕ پَسنٛد تہٕ واریاہ اوسُس بہٕ سُہ استعمال کَران پنٛنہِ روزمراہ زِندَگی مَنٛز تہٕ تمِچ کتھ اگر بہٕ کَرٕ کیاہ چھِ اتھ وَنان تَتھ سۭتۍ چھِ مےٚ یہِ پازِٹِو ایٚکٕسپیٖرینٕس کیاہ چھِ اتھ وَنان سُہ ہَسا اوس واریاہ اَصٕل واریاہ خوٗبصوٗرَت تہٕ اَکثر اوسُس بہٕ سُہ لیپٹاپ کَران استعمال چاہے مےٚ ڈاکمٮ۪نٛٹ آسہِ ہے بَناوُن چاہے مےٚ کانٛہہ نوٹ آسہِ ہے بَناوُن تَمہِ خٲطرٕ اوسُس بہٕ سُہ اِستعمال کَران تہٕ یُس یہِ کیاہ چھِ اَتھ وَنان لیپٹاپ اوٚن مےٚ یہِ اوس بَڑٕ اَصٕل تہٕ اَکثر ٲسۍ مےٚ فرٛٮ۪نڈ تہِ یِوان اور دَپان ٲسۍ کیٛاہ چھِ اَتھ وَنان ہے ژےٚ کۭتِس اوٚنُتھ یہِ کیاہ اوٚنُتھ کَتہِ اوٚنُتھ تہٕ اَکثر ٲسۍ تِم فرٛٮ۪نٛڈ تہِ مےٚ وٕچھان تَتھ لیپٹاپَس تہٕ واریاہ اَصٕل اوس یہِ تہٕ یہِ چھُ مےٚ تَمہِ ساتہٕ اوٚنمُت سٮ۪کٮ۪نٛڈ ہینٛڈ زیادٕ درٛوٚگ چھُنہٕ مےٚ یہِ اوٚنمُت یہِ چھُ مےٚ تَمہِ ساتہٕ اوٚنمُت کیاہ چھِ اَتھ وَنان ٲٹھ ساس رۄپیہِ ییٚلہِ کہِ یہِ تَمہِ ساتہٕ اوس یِوان کیاہ چھِ اَتھ وَنان پانٛژھ تٕرٛہ ساس تہٕ اگر بہٕ اَمِچ کَتھ کَرٕ اَمِکۍ فیٖچٲرٕس ٲسۍ تمہِ ساتہٕ ٲسۍ اَتھ ریم ژور جی بی تہٕ کیٛاہ چھِ اَتھ وَنان یہِ اوس وِنڈوز فایوَس پٮ۪ٹھ چَلان تہٕ واریاہ اَصٕل اوس مےٚ خۄش اوس مےٚ گژھان واریاہ خۄش اوسُس بہٕ گژھان ییٚمہِ ساتہٕ اَتھ اَپگرٛیڈ اوس یِوان اکھ خوشی ہٕنٛز لہر ٲس دوران ہَتہٕ سا وٕنہِ ہسا آو اَتھ وِنڈوز أکِس تہٕ واریاہ زیادٕ کامٮ۪ن خٲطرٕ کوٚر مےٚ سُہ اِستعمال چاہے فوٹو شاپ ٲسِنۍ تَتھ خٲطرٕ کوٚر مےٚ اِستعمال ڈاکمنٛٹ پرِنٛٹ کَرنہٕ خٲطرٕ نوٹٕس بَناونہٕ خٲطرٕ تہٕ اَمہِ سۭتۍ ٲسۍ مےٚ اَکھ الگ پہچان پَرنَس دوران اوسُس بہٕ کیٛاہ چھِ اَتھ وَنان تمہِ پٮ۪ٹھ نوٹٕس تُلان پَرناونہٕ خٲطرٕ پرنہٕ خٲطرٕ کیٛاہ چھِ اتھ وَنان کَران اوسُس بہٕ تَتھ پٮ۪ٹھ سیو تِم یا واریاہ کیٚنٛہہ پٔرسٕنَل چیٖز یا واریاہ فوٹوگرٛاف آسَن مےٚ تمہِ چہِ سٹوریج منٛز تھٲیمٕتۍ تہٕ کَران اوسُس بہٕ یہِ اِستعمال تہٕ یہِ اوس مےٚ بَڑٕ اَصٕل باسان تہٕ مےٚ باسے نہٕ مان ژٕ کیاہ چھِ اتھ وَنان تَتھ منٛز یہِ کٔمی کٕہۭنۍ تہِ تہٕ پَتہٕ کٔر مےٚ کٲم تُل مےٚ سُہ پرٛوڈَکٹ کیٛاہ چھِ اَتھ وَنان دیُت مےٚ سُہ أکِس فرٛٮ۪نٛڈَس کٕنان چھُس بہٕ تٔمِس پانٛژَن ساسَن سُہ مگر یُتھُے بہٕ سُہ تٔمِس کٕنان چھُس تہٕ مگر مےٚ پَشتو پَتہٕ مطلب مےٚ کیازِ کُن یہِ أمِس چھُس بہٕ دِوان پَتہٕ ساڑ پانٛژھ ساس یورَے واپَس تہٕ اَنان چھُس بہٕ یہِ بیٚیہِ واپَس بیٚیہِ چھُس بہٕ یہِ چَلاوان پَتہٕ ؤرِیَس کھَنٛڈَس تہٕ کَران چھُس بہٕ یہِ مُختلِف کامٮ۪ن خٲطرٕ استعمال تہٕ بَڑٕ اَصٕل لیپٹاپ ہن ٲس سۄ بَڑٕ بہتریٖن لیپٹاپ تمہِ پَتہٕ اوٚن مےٚ تَتھ سِکریٖن پرٛوٹٮ۪کٹَر تہِ اَصٕل تاکہِ أچھَن گژھِ نہٕ تَکلیٖف تہٕ واریاہ زیادٕ اوسُس بہٕ سُہ استعمال کَران